میٲنۍ فیورِٹ سِٹیٹ یۄس چھِ سۄ چھِ مِزورَم مِزورَم چھِ مےٚ واریاہ پَسند کیازِ کہِ تَتہِ چھُ سُہ نیچرُک قۄدرَتُک سُہ اوٚنوٗکھ نَظارٕ آسان تَتہِ یِم پَہاڑ چھِ تتِکۍ جنگلات چھِ تتِچ گریٖنری سَر سَبٔزار چھُ تَتِکۍ تریش آب ہوا چھُ سُہ چھُ بِلکُل کَشمیٖرَس سۭتۍ رَلان تہِ اور سُہ چھُ بَڑٕ صافو شِفاف آسان تورٕ چھُ مےٚ پَسند گژھُن مَگر لُکھ یِم چھِ تِم چھِ واریاہ اَمُن پَسند مےٚ چھُ پَسند تور گژھُن تِم چھِ مےٚ واریاہ خۄش لگان بیٚیہِ چھُ مےٚ سَوتھس منٛز لگان کیرلٕے ویرلٕے کیرلٕیِکۍ لُکھ واریاہ زیادٕ پَسند